مےٚ چھِ پَنٕنۍ پازِٹِو اٮ۪کٕسپیٖرینَس ییٚمہِ ساتہٕ مےٚ گۄڈٕنٮ۪تھ پانَس خٲطرٕ پَلسَر بایِک اَکھ ہَتھ شیٖتھ سی سی أنۍ ییٚلہِ بہٕ یہِ بایِک أنۍ واریاہ خۄش اوسُس بہٕ تہٕ واریاہ زیادٕ کرٛیز گوٚو مےٚ پٲدٕ أمۍ بایکہِ ہُنٛد تہٕ ییٚمہِ ساتہٕ مےٚ یہِ أنۍ پَلسَر بایِک تہٕ چلاوان چھُس بہٕ یہِ بایِک واریاہ زیادٕ تھوڑا بہت اوسُس بہٕ کیٛاہ چھِ اَتھ وَنان پَنٛنٮ۪ن دوسَتن ہاوان تہِ کہِ مےٚ ہسا أنۍ یہِ تِمَن تہِ آسہٕ باقٕے بایکہٕ مگر ییٚمہِ ساتہٕ مےٚ یہِ أنۍ مےٚ کھٔژ یہِ بَڑٕ پسنٛد تہٕ کَلَر اوس اَتھ کیٛاہ چھِ اَتھ وَنان بٕلیک تہٕ کیٛاہ چھِ اَتھ وَنان مایلیج ٲس یہِ اَمہِ ساتہٕ دِوان کیٛاہ چھِ اَتھ وَنان ژَتجی کِلوٗ میٖٹر تام پانٛژھ تٕرٛہ ٹُہ ژَتجی کِلوٗ میٖٹر تام ٲس یہِ دِوان مایِلیج تہٕ یہِ بایِک چھُس بہٕ اَنان کیٛاہ چھِ اَتھ وَنان ڈۄڈ لَچھ روپیہِ ییٚمہِ ساتہٕ مےٚ یہِ اَنے تہٕ یہِ بایِک ٲس بَڑٕ خوٗبصوٗرَت تہٕ یہِ أمِچ کیٛاہ چھِ اَتھ وَنان اِنجَن تہِ اوس اَتھ واریاہ مضبوٗط اگر بہٕ اَتھ پٮ۪ٹھ ترٛےٚ ژور سَوارِ تہِ بَنہٕ بَرٕہَکھ تہٕ کیٛاہ چھِ اَتھ وَنان اَتھ بایِکہِ ٲس نہٕ کانٛہہ تہِ پرٛابلِم گژھان تہٕ یہِ بایِک چلٲو مےٚ کَنٹِنیوٗ شٮ۪ن ؤرِیَن تہٕ بَڑٕ اَصٕل بایِک ٲس یہِ تہٕ میٛٲنۍ فرٛٮ۪نڈ تہِ ٲسۍ اَتھ استعمال کران کانٛہہ فرٮ۪نٛڈ وَنہِ ہے مےٚ یہِ بایِک دِ ژٕ مےٚ تہٕ سُہ فرٛٮ۪نڈ تہِ اوس یہِ بایِک کران استعمال یہِ ٲس بَڑٕ فیوٗچَر لوڈِڈ بایِک تہٕ کیٛاہ چھِ اَتھ وَنان اَتھ اوس مےٚ برٛونٛہہ کَنہِ تہِ نمبر پَلیٹ اَکھ کھولمُت یَتھ منٛز مےٚ اَکھ قرانٕچ آیہِ ٲس لیچھمٕژ بَڑٕ ڈِفرَنٛٹ کَلرَن منٛز تہٕ کیٛاہ چھِ اَتھ وَنان ییٚمہِ ساتہٕ بہٕ یہِ بایِک چلاوان اوسُس واریاہ دوس ٲسۍ مےٚ اٮ۪پرِسیشَن کران ژےٚ کِتھ پٲٹھۍ چھَتھ یہِ بایِک میٚنیج کٔرمٕچ ییٖژاہ تہٕ شیٚیہِ ؤہٕرۍ پَتہٕ تہِ ٲسۍ یہِ باسان نٔوٕے بایِک تیٖژاہ ٲسۍ مےٚ یہِ مٮ۪نٹین تھٲومٕژ تہٕ مُبلیل زَنہٕ تہِ آسہِ ہے اَتھ چینج کَرُن سُہ تہِ اوس بہٕ ٹایِم ٹُہ ٹایِم کران بَڑٕ اَصٕل کَنڈِشَن منٛز چھیٚج مےٚ یہِ بایِک مےٚ باسے نہٕ اَتھ بایِکہِ منٛز کانٛہہ تہِ پرٛابلِم تہٕ واریاہ مضبوٗط بایِک ٲس یہِ اگر بہٕ یہِ کیٛاہ چھِ اَتھ وَنان شیٖتھ سِپیٖڈِ منٛز شیٹھ سِپیٖڈ منٛز تہِ چلاو ہا یہِ ٲس بَڑٕ تیز رفتار سان پکان تہٕ یہِ بایِک اَکثر یِم مےٚ کیٛاہ چھِ اَتھ وَنان دوس ٲسۍ تِم ٲسۍ مےٚ وَنان کیٛاہ چھِ اَتھ وَنان ژٕ ما کٕنَکھ یہِ بایِک ؤہٕری آو مےٚ اَکھ اَکُے ؤری اوس وٕنہِ گوٚمُت آ بہٕ ہسا دِمَے ژےٚ اَتھ برابر پونٛسہٕ ڈۄڈ ؤری اوس گوٚمُت بیٛاکھ تہِ آو بہٕ دِمَے ژےٚ اَتھ برابر پونٛسہٕ مگر مےٚ اوس نہٕ وَنٛدٕ یِوان یہِ بایِک کٕنٛنَس کِہیٖنۍ یہِ بایِک ٲس بَڑٕ خوٗبصوٗرت بَڑٕ اَصٕل ٲس یہِ پَکان یہِ بایِک آیہِ مےٚ تیٖژاہ پسنٛد تُہۍ ہیٚکِو نہٕ أمیُک انداز لگٲیِتھ کِہیٖنۍ اَتھ ٲسۍ مےٚ لاگنٲیمٕتۍ اٮ۪لاے ویٖل اٮ۪لاے ویٖل یعنی کہِ اَمِکی ٹٲر ٲسۍ بَڑٕ سجان تہٕ بیٚیہِ کیٛاہ اوس مےٚ اَتھ بایِکہِ کوٚرمُت کیٛاہ چھِ اَتھ وَنان یہِ ٲس مےٚ مَنیج اَتھ ٲسۍ مےٚ ڈِفرَنٛٹ سٮ۪نسَر اوس مےٚ اَتھ لوگمُت اگر بایِکہِ کانٛہہ ٹَچ کرِہے یہِ ٲس دِوان تٔمۍ ساتہٕ آواز یہِ بایِک تہٕ یہِ بایِک آیہِ مےٚ بَڑٕ پسنٛد تہٕ کَنٹِنیوٗ چلٲو مےٚ یہِ پَتہٕ شٮ۪ن ؤرِیَن شیٚیہِ ؤہٕرۍ پتہٕ تہِ کٔنۍ مےٚ یہِ کیٛاہ چھِ اَتھ وَنان أکِس لَچھَس رۄپیَس یعنی کہِ پنٛژٕہَے ساس چھِ مےٚ اَتھ منٛز لاس گژھان کیٛاہ چھِ اَتھ وَنان ییٚلہِ بہٕ یہِ شیٚیہِ ؤہٕرۍ کٕنان چھُس تہٕ بایِک ٲس کِرٛہنہِ کَلرٕچ تہٕ اَمِچ کَنڈِشَن تہِ ٲس ییٚمہِ ساتہٕ مےٚ یہِ شیٚیہِ ؤہٕرۍ کِنۍ واریاہ بہتر واریاہ اصٕل تہٕ بایِک ٲس بَڑٕ مضبوٗط